أسۍ چھِ زٕ ٹیکنہٕ کَران یِمن کُلین منٛز اکھ چھِ أسۍ مطلب اگر اَسہِ کیٚنٛہہ مٮ۪وٕ ویوٕ چھ نیران تَتھ چھِ یُس بیول چھ نیران سُہ چھِ أسۍ پَتہٕ تَتھ نیبر کَران پَتہٕ چھ أسۍ سُہ رُوان تَتھ چھُ کھسان پَتہٕ بیٚیہِ بدل میوٕ یِتھٕے پٲٹھۍ مطلب بیٚیہِ چھِ أسۍ بیاکھ ٹیکنِک کران اَگر کُل آسہِ تَتھ ژَٹو أسۍ لٔنٛڈ سۄ ترا تھاوو أسۍ زٔمیٖنَس منٛز پَتہٕ چھِ تَتھ پَتہٕ چھِ تَتھ بیٚیہِ مطلب وۄتھان میوٕ ویوٕ مطلب تِتھٕے پٲٹھۍ چھِ أسۍ مطلب زٕ